ٲٹھ ٲٹھ جَن جنؤری اوس مےٚ بٲیِس زایہِ دۄہ تہٕ بیٚیہِ گٔے أسۍ چکرس گٔے أسۍ وُہ جوٗن تہٕ بیٚیہِ اوس اَسہِ کھاندر اَکھ اَگست پِتٕر بیٚنہِ تہٕ بیٚیہِ گُزریو اَسہِ بٕڈبَب پَنداہ ڈیسَمبر تہٕ بیٚیہِ اوس مےٚ پِتٕر بیٚنہِ تہٕ سۄ لٔج نوکری ژۄدہ نَوَمبر ژۄدہ نَوَمبر تہٕ بیٚیہِ ٲسٕم بیاکھ مامتُر بوے سُہ لوٚگ سُہ لوٚگ نوکری دَہ ڈیسَمبر